وعلیکم السلام ورحمۃ اللہ وبرکاتہ کٔمۍ حظ چھِو اَہَن حظ آ أسۍ چھِ نَدوا سکوٗل پیٚٹھ حظ اَچھا کَتھ کٔلاسس پَرٕ حظ اچھا فٔسٹ کَلاسس اَوا اَوا کیٛاہ ٹوٗشن ٹوٗشن فیٖس حظ أمِس کیٛاہ حظ روزِ حظ ٹوٗشن فیٖس روزِ حظ سیوَن ہَنٛڈرنٛڈ سیوَنٹی سَتھ ہَتھ تہٕ سَتتھ رۄپیہِ حظ بیٚیہِ باقٕے چیٖز تۄہہِ کَتہِ پیٚٹھ حظ چھِو کھسُن کَتہِ پیٚٹھ أمِس چھُ کیلمہٕ پیٚٹھ حظ ٲٹھ شَتھ رۄپیہِ حظ تمٔۍ نہٕ بخشس حظ زٕ اَوا اَوا یُنِفارم حظ یُنِفارم کیٛاہ سا چھُ لٔڑکن حظ ٲسۍ تِم شاید لڑکہٕ لڑکَن حظ چھُ وایِٹ شٲٹ حظ چھُ بیٚیہِ چھُ پینٛٹ گرٛے کَلر حظ بیٚیہِ چھُ گریٖن چھِ سُویٹر حظ تہٕ شوٗز چھُ بِلیک تہٕ بیٚیہِ حظ چھُ کیٛاہ چھِ وَنان اَتھ ساکٕس چھِ وایِٹ حظ سَبجیکٹٕس حظ سَبجیکٹٕس چھِ أسۍ کران کٲم حظ اکھ گوٚو سیوٚدُے مین سَبجیکٹٕس شےٚ ہَتھ اکھ گوٚو فُل گۄڈٕنیٚتھٕے ساٮٔینٔس اِنگلِش اُردو سوشَل ساٮٔینَس میتھامیٹِکٕس اَمہِ علاوٕ چھِ کران کٲم حظ اَمہِ علاوٕ چھِ أسۍ پَرناون حظ کَشمیٖری تہِ بیٚیہِ چھِ پرناون حظ کیٛاہ چھِ ونان اَتھ کَمپیٛوٗٹر تہِ حظ پَرناوان اَہَن حظ اَوا اَسہِ حظ چھِ اِسلامِکٕس سَبجیکٹ تہِ حظ چھِ اَسہِ تھوٚومُت اَسہِ چھُ اِسلامیت تہِ حظ تھٔومٕژ اِسلامیت تہِ اَوا اَوا اَہَن حظ گیمٕز حظ گِنٛدناوان باظٲبِطہٕ پٲٹھۍ حظ

اَسہِ چھِ اَتھ تھٔومٕژ اَوے سَبجیکٹٕس حظ چھِ سیم تِم تہِ چھِ مطلب سارِنٕے جَنرل اِنگلِش حظ اُردو حظ میتھامیٹِکٕس حظ سوشل ساٮٔینَس حظ ساٮٔینٔس حظ مطلب کَمپیٛوٗٹر تہِ چھُ تِمن کَشمیٖری تہِ تِمن تہِ چھِ یِمےَ سیم سَبجیکٹٕس تہٕ مَگر ٹوٗشن تہٕ بَس فیٖس چھُ تِمن اَلگ حظ ٹوٗشن فیٖس چھُ یِمن حظ ٲٹھ شَتھ ترٛہ رۄپیہِ چھُ یِمن ٹوٗشن فیٖس تھٲرڈ کلاسس تہٕ اَلبتاہ بَس فیٖس روزِ تٔمِس تہِ ٲٹھ شَتھ حظ کیلمہٕ پیٚٹھ کیلمہٕ پیٚٹھ حظ چھُ کھسان صبُحن حظ گٲڑۍ چھِ کھسان سۅ حظ نو بَجے وُہ مِنٛٹ چھِ کیلَمہٕ کیلمہٕ نیران سۄ گٲڑۍ حظ یانے کہِ تۄہہِ چھُو تھاوُن بَچہٕ تَیار حظ اتہِ نو بَجے دَاہَے مِنٛٹ گٔژھِتھ تَیار آسُن حظ بَس سِٹاپَس پیٚٹھ مین بَس سِٹاپ کیلمہٕ چھُناہ حظ تٔتھۍتھٕے حظ تھاوُن سُہ تَیار نو بَجے داہ مِنٛٹ زُوا تہٕ یور واتہِ سُہ برابر ژور بَجے دَہ مِنٛٹ واپَس ییٚتہِ چھُ سُہ ژوٚرِ بَجہِ نیران اوٚتام چھِ دَہ مِنٹ لگان تِمن حظ بَچن بوٗزوا کیٚنٛہہ چھُنہٕ پَرواے بوٗزوا تہٕ ییٚلہِ تُہۍ یِیِو اِنشااللہ کیٚنٛہہ چھُنہٕ پَرواے حظ بوٗزوا تعلیٖم چھِ ییٚتہِ واریاہ اَصٕل حظ بیٚیہِ چھٔ حظ کیٚنٛہہ چلو چلو اَسلام علیکُم